بہٕ چھُس گۄلگٲمۍ ضلعس منٛز روزان ییٚتہِ اکھ مشہوٗر رٮ۪سٹورنٹ چھُ یتھ ناو چھُ چنک سٹی ییٚلہِ بہٕ اکہِ دۄہ تور گوٚوس مےٚ کٔرۍ تتہِ کینٛہہ آیٹم آرڈر یِمن منٛز گۄڈٕنٮ۪تھ کباب کانتی آرڈڑ کٔر تمہِ پتہٕ ہسا کٔر آرڈر بریانی تہٕ پتہٕ ہسا پرُژھ مےٚ تتہِ کِس ویٹرس کہِ ییٚتہِ کٔم کٔم امہِ مٔزیٖد بیٚیہِ تہِ چیٖز اٮ۪ویلیبٕل چھِ تہٕ تٔمۍ ہسا بٲے مےٚ واریاہن چیٖزن مُتعلق ہسا کٔر مےٚ تٔمۍ اطلاع یِمن منٛز تٔمۍ دوٚپ ہے اسہِ ہسا چھِ واریاہ ساس تہِ ہسا چھِ اسہِ اسہِ ہسا چھِ چٹنی تہِ اسہِ ہسا چھِ باقٕے یِم تہِ مطلب کینٛہہ تہِ بٔرگر تہِ اٮ۪ویلیبٕل اسہِ ہسا چھِ پیٖزا تہِ اٮ۪ویلیبٕل تہٕ بیٚیہِ ہسا امہِ مٔزیٖد ہسا چھِ واریاہ چیٖز اسہِ اٮ۪ویلیبٕل کہِ بیٚیہِ ہسا ووٚن تٔمۍ اسہِ ہسا چھِ مطلب یکھنی تہِ ہسا چھِ اٮ۪ویلیبٕل اسہِ ہسا رستہٕ تہِ اٮ۪ویلیبٕل اسہِ ہسا چھِ کباب تہِ اٮ۪ویلیبٕل یِم ہسا